مےٚ ہسا کوٚر ہِندوستانَس منٛز اَکھ ریسٹورنٛٹ پَسنٛد حظ یَتھ منٛز مےٚ فٮ۪ورِٹ یَتھ منٛز مےٚ فُڈ پَسنٛد چھِ پیٖزا بیٚیہِ کوٚر مےٚ پَننٮ۪ن قریٖبِیَن ہِنٛدۍ خٲطرٕ تہِ حظ آرڈَر یَتھ فٮ۪ورِٹ ریسٹورنٛٹ چھُ مےٚ مغل دربار حظ مغل دربار یَتھ مےٚ یہِ فُڑُک ناو چھُ حظ پیٖزا لوکیشَن چھِ حظ سریٖنَگَر اِنڈیا بیٚیہِ حظ چھِ ریسٹورنٛٹ نِیِم حظ چھِ مۄغل مغل دربار حظ